اسلام علیکُم سماٹ فونَو سۭتۍ بَنے زِندگی واریاہ ایٖزی تکیازِ وٕنکٮ۪ن چھُ واریاہ کَم ٹایم لَگان کانٛہہ تہِ کٲم کَرنَس کانٛہہ تہِ کٲم ٲسۍ آسان کَرٕنۍ اِنسانَس اوس پیٚوان مارکٹ گَژھُن اَگَر أسۍ کتھ کَرَو یِمَن ہٕنٛز ماکیٚٹنٛگ ہِنٛز یا کانٛہہ تہِ چیٖز اَننٕچ تہٕ تمہِ خٲطرٕ اوس پیٚوان بازَر گَژھُن سُہ ہیٚکان وٕنکٮ۪ن اِنسان فونَس پیٹھ کٔرِتھ یا کٲنٛسہِ ہٕنز اَگَر یہِ آسہِ آسان ڈِٹیلٕز ضروٗرَت کٲنٛسہِ ہٕنٛز اوس آسان خَبَر پرژھٕنۍ تہٕ گۄڈٕ اوس پیٚوان تِہُنٛد گَرٕ گَژھُن وٕکٮ۪ن چھِ ہیٚکان سُہ پھونَس پیٹھ کٔرِتھ کانٛہہ تہِ چیٖز چھُ اَسہِ کَرُن آسہِ ڈاکٹرس نِش آسہِ گَژھُن أسۍ ہیٚکو یہِ کٔرِتھ فونَس پیٹھ آنلایِن پیمینٹ أسۍ اَگَر کُنہِ تہِ جایہِ آسہِ یہِ نیٚبَر آسہِ گَژھُن ٹِکٹ آسہِ بُک کَرُن سورُے کینٛہہ چھُ فونَس پیٹھ کٔرِتھ امہِ سۭتۍ بَنے واریاہ آسان سٲنۍ زِندِگی تہٕ ؤنۍ اَگَر کَرُن آسہِ کُن آسہِ گَژھُن گٲڑۍ آسہِ بُک کَرٕنۍ تہٕ فونَس پیٹھ ہیٚکو کٔرِتھ جہاز خٲطرٕ آسہِ ٹکٹ بُک کَرٕنۍ فونَس پیٹھ ہیٚکو کٔرِتھ ریٚسٹورنٹ خٲطرٕ آسہِ بُک کَرُن فونَس پیٹھ ہیٚکو کٔرِتھ گوٚو امہِ سۭتۍ بَنے واریاہ زیادٕ آسان سٲنۍ زِندَگی